ہیٚلو واعلیکُم السلام اَہن حظ آ ؤنِو حظ آ تۄہہِ کُس قسٕم اوسوٕ نیُن پَنجٲبۍ چھُ کٲشُر چھِ بیٚیہِ چھِ بیٛاکھ اَکھ قسم ترٛوٹھ چھِ تۄہہِ کُس اوسوٕ نیُن اچھا کٲشِر تۄہہِ کَتھ خٲطرٕ ٲسوٕ یِم خانٛدرَس خٲطرٕ یا گَرٕ خٲطرٕ یا کمہِ خٲطرٕ اچھا گَرٕ خٲطرٕ حظ کٔژ کِلوٗ چھِ تۄہہِ نِنۍ پانٛژھ کِلوٗ ٲسۍ تۄہہِ ضرورَت کٲ کٲشُر آ کٲشُر پیٚوٕ تۄہہِ سُہ پیٚوٕ ڈاے ہَتھ کِلوٗ تہٕ یہِ پَنجٲب پیوٕ تۄہہِ زٕ ہَتھ تہٕ وُہ رۄپیہِ آ تہٕ آ بیاکھ چھِ یِوان ترٛوٹھ سُہ پیوٕ تۄہہِ لگ بگ ساڑ ژور ہَتھ رۄپیہِ

خاص گاڈ اَکھ یہِ چھِ پیٚوان اورَے انناوٕنۍ تٔمِس چھِنہٕ آسان زیادٕ أڈجہِ ؤڈجہِ کیٚنٛہہ تہٕ بیٚیہِ چھِ سۄ آسان چھَلٕنۍ وَلٕنۍ رَنٕنۍ وَنٕنۍ سہلٕے توتہِ آ بیٚیہِ گوٚو تَتھ زَبردست مَزٕ گژھان کٲشِر ونمو مےٚ ڈاے ہَتھ رۄپیہِ پیوٕ تۄہہِ یہِ نہ حظ کَم گژھِ نہٕ کیٚنٛہہ تہٕ یہِ چھِ یہِ چھِ کٲشُر کٲشُر چھِ واریاہ مُشکِل آسان کھالہِ والنہِ ہُو یہِ تَوَے اَتھ چھُ آسان واریاہ ٹٮ۪نشَن اتھ چھِ آسان یِمے کٔژ تانۍ رۄپیہِ زیٖنہِ تہٕ وۄنۍ کیٛاہ کَم کَرو اَتہِ نہ حظ نہ ڈاے ہَتھ گژھِ فاینَل تۄہہِ کٔژ کِلوٗ ٲسوٕ نِنۍ نہ اگر پَنٛجٲبۍ نِیِو تَتھ ہٮ۪کو کٔرِتھ بیٚیہِ وُہ ہٮ۪کو تَتھ کَم کٔرِتھ دۄن ہَتَن ہٮ۪کو سُہ دِتھ آ کٲشرِس ہٮ۪کو نہٕ نِتھ کیٚنٛہہ دِتھ کیٚنٛہہ تۄہہِ چھوا کٲشرُے نیُن ہے تَتہِ چھِ تِمَے وُہ زیننہِ تہٕ تَتہِ کیٛاہ کَم کَرو أسۍ دَہ رۄپیہِ پَنجہِ اگر پَنجٲب نِیِو تہٕ تَتھ ہٮ۪کو دَہ وُہ تٕرٛہ رۄپیہِ تہِ کم کٔرِتھ تُہۍ چھَوا کٲشرٕے ضرورَت چلو حظ ٹھیٖک حظ زٕ ہَتھ ژَتجی رۄپیہِ کَرو بہٕ ٹھیٖک چھُنہٕ حظ آ پانٛژھ کِلوٗ گٔے یِم ساس ژَتجی گٔے ژور فٲیِف ضَربہٕ ضر یِم گٔے باہہ شیٚتھ رۄپیہِ آ یِم ترٲزیٚو نمبرَس ٹرٛانَسفَر تۄہہِ تۄہہِ کر تُہۍ ییٖزیٚو تہٕ پَتہٕ تۄہہِ چھُو نہٕ حظ پَتہ یہِ کَتہِ أسۍ کَتہِ چھِ بیٚہوان اَدٕ تُہۍ ییٖزیٚو تہٕ پَتہٕ نیٖزیٚو ٹھیٖک چھُنہٕ حظ چلو چلو ٹھیٖک حظ چھُ